ہیٚلو اَسلام علیکُم اَوا ٹھیٖک تُہۍ چھِوا ٹھیٖک اَوا ٹھیٖک سٲرِی چھِوا ٹھیٖک اَوا سٲرِی ٹھیٖک کھٮ۪وا بَتا وَتا یہِ کہِ بِہتھٕے کھٮ۪وا بَتا وَتا نہَ اَسے کھٮ۪وُے نہٕ وُنہِ یہِ کہِ بِہتھٕے یِم ٲسیٛا سٲرِی ٹھیٖک اورٕ اَوا تی سُہ رَمہٕ کاک اوس نَے سُے گُزریٚوو بِچور اَوا اَوا سُہ ہاے گُزریٚوو بِچور تٔمِس ہَے اوس دودُے گۄڈنِکہِ پٮ۪ٹھٕے تہٕ تٔمِس لٔگیٛاہ کَم پۅنٛسہٕ

نَتہٕ کیٛاہ تٔمۍسٕے اوس گۄڈنِکۍ پٮ۪ٹھٕے دودُے تہٕ دَپان عٲدۍ نِیٛوٗکھ ہَسپَتال تہٕ وُنکٮ۪ن کھورُکھ یہِ کے مٔرِتھ آ وۅنۍ ییٖزیٚو صُبَحن سٲرِی اَوا وۅنۍ گوٚو نا وُنکٮ۪ن ژیر نَتہٕ ییٖہوٗ وُنۍ وۅنۍ ییٖزیٚو صُبَحن سُلی پَتہٕ پٔرۍہوٗس جِنازاہ وِنازاہ اَوا بیٚیہِ ؤنۍزیٚو یِمن پٮ۪ترَن تہِ اُہُنٛد تہِ ما یِیَکھ کانٛہہ زَنان مۄہنِیٛوٗ وَنان مۄہنِیٛوٗ آ بِچور گووُکھ زینَن اوسُکھ سُے وۅنۍ تہٕ تٔمۍسٕے ووت واریا کال یِہَے رٮ۪تھ زٕ رٮ۪تھ اوسُس یِہَے مۄکرُے دود یہِ چھا پَتہٕ ترٛاوان

نہَ سُہ اوسُکھ نا کھوٚرمُت یوٚر شَہَر یہِ کیٛاہ پَکناوان چھِس ونیَے چھِ سٲری تِم توٗرۍ تہٕ وۅنۍ آیَکھ یِم کوٚرِ وورِ یوٚر نہَ وُنہِ نَے آیی تہٕ اَلبتہٕ کوٚرِ وورِ آیَکھ یوٚر اَتیَے کُنُے کۄہرام اَتیَے کُنُے کۄہرام ووٚتھ نَتہٕ کیٛاہ یہِ چھُ آسان نیرُن وۅنۍ بیٚیہِ اوس أمِس بِچٲرِس دودُے تہٕ مۅکلیٛوو اَمہِ دودٕ نِش اَوا دَپ بیٚیہِ ٲسِوٕ ٹھیٖکھٕے اَوا ٹھیٖک اَدٕ سا تُلِو بِہِو خۄدایَس حَوال